ایڈوَٹیٖزِگ خٲطرٕ چھِ واریاہ وَتہٕ اَگر أسۍ وٕچھو کہِ ؤنکینَس چھِ زیادٕ پَہنس ایڈوِٹیٖزمینٹ یِوان کرنہٕ سوشِل میٖڈیا پٔلیٹ فارمہٕ پٮ۪ٹھ چاہے سُہ کانہہ نِؤز اِنڈسٹری چھِ چلاوان سُہ ایڈوِٹیٖزمینٹ یا سُہ یہِ ہسا یہِ ریڈیو تھروٗ چھُ یا فیس بُک اِنسٹا گرم یا باقی سوشل میٖڈیا تھروٗ چھُ چلان تہٕ اَتھ منٛز چھُ یہِ چیٖز تہِ کیٚنٛہہ ایڈوَٹیٖزمینٹ چھِ واریاہ کرِییٹِو تہِ آسان بیٚیہِ اِنفِلینشل آسان یعنی تِم چھِ آسان یہِ واریاہ اَصٕل فٲیدٕ منٛد یعنی تہٕ کیٚنٛہہ چھُ آسان یِمن ہُند نہٕ کرِییٹِو چھُ آسان کینہہ